وعلیکم اسلام ہاں جی آ آ بِلکُل آ بِلکُل بِلکُل آ آ

آ آ

ایم آے نوٹ چھِ ہیٚوان ژور ساس رۄپیہِ یہِ آسہِ آرجِنَل أسۍ چھِ یہِ سامان اَنان اصٕل پٲٹھۍ یہِ چھِ انان أسۍ جیٚمہِ پٮ۪ٹھٕ وُچھ اَسہِ چھُ آرجِنل سامان یِوان

تُہۍ أنِو فون دُکانس پٮ۪ٹھ تَتہِ وُچھٕ بہٕ تۅہہِ دِمو بہٕ بیٚیہِ دۄہ گَژھو تۅہہِ آسُن یہِ ریڈی وۅنۍ تٔٔتی کَرو رۄپیہِ پنٛژاہ شیٹھ کَرِمو بہٕ تۅہہِ تۅہہِ نَتہٕ چھُنہٕ یِتھٕ پٲٹھۍ کیٚنٛہہ

صاف ہیٛوٗ گَژھِو تۅہہِ تہِ کیٛازِ کہِ اَسہِ چھُ کمپنی سۭتۍ یہِ جوٚیِنٹ اَسہِ چھُ اَسہِ چھُ تَتی پٮ۪ٹھ یِوان اَسہِ چھُ تَتی پٮ۪ٹھ یِوان یہِ سورُے مال اَسہِ چھُ آسان یہِ آرجِنَل تُہۍ یی زیٚو پگاہ رٲژ تام یی زیوٚ تُہۍ آ آ

کیٚنٛہہ چھُنہٕ اگر یہِ ؤسِتھ تہِ پیٚیہِ نا حظ وۅنۍ یٚیلہِ أسۍ لگاوو أسۍ ڈِسپٕلے اگر اَتھ گَژھِ نہٕ کِہیٖنۍ اگر یہِ ؤسِتھ تہِ پیٚیہِ سون چھُ آرجِنل یِوان واریاہ کیٚنٛہہ تۅہہِ لگاوو وۅں تَتھ گِلاس آ آ بِلکُل تِم لاگامو بہٕ تُہۍ یی زیٚو پگاہ چھِ مےٚ کٲم تہٕ رٲژ یی زٮیٚو تُہۍ لگ بگ آ رٲژ یی زٮیٚو تُہۍ اوکے اوکے او